ہیٚلو اَسَلامُ علیکُم ٹھیٖک چھَکھے وعلیکُم اسلام ٹھیٖک صحت چھُے ٹھیٖک بَس شُکُر خۄدایَس کُن ژےٚ ٲسِی پانٛژھ شےٚ فون کٔرمٕتۍ خٲرٕے چھا کُسُے

کیٛازِ تٔمِس کیٛاہ دٔلیٖل آ ہَے ہَے ہَے ہَے اَچھا ٹھیٖک گوٚمُت کر گُزریٚو بہٕ ٲسسےَ پَلو چھَلان مےٚ اوسُے واشِنٛگ مِشیٖن پٮ۪ٹھ فون تھوٚومُت مےٚ ٲس نہٕ پَیی یہِ ہَے ہَے مےٚ آسہِ ہا پےَ بہٕ آسہٕ ہا تَمے ساتہٕ آمٕژ کیٚنٛہہ تانۍ چھُم جِگرَس چھَم دَگ ہےَ ہےَ ہےَ لُکھ کٲتیاہ ٲسۍ اَہنٛی ہےَ ہےَ نیک نَفَر ہَے اوس اوترٕ اوسُن کوٚرمُت زِیارت کٔرمٕژ وَلےَ کیٚنٛہہ چھُ نہٕ یہِ چھُ دُنیا فٲنی ہر کٲنٛسہِ چھُ مَرُن مگر مےٚ کٔرۍزیٚو تَمہِ دۄہ ضروٗری فون بہٕ مےٚ چھُ سایلینٛٹ کَتھ تھاوٕ بہٕ اَتھ وایبریشَن یا تھاوَس رِنٛگ ٹیوٗن وُچھتہٕ اَز کوتاہ مُشکِل گوٚو فون آسہِ ہَم تُلمُت ٹایمَس پٮ۪ٹھ آسہٕ ہا وٲژمٕژ کیٚنٛہہ چھُ نہٕ ولہٕ ہَے گَرِکۍ چھِ یے ٹھیٖک اہنٛی ٹھیٖک ہے نا وُنہِ ہَے کھیٚو نہٕ وُنہِ ہَے چھِ أسۍ ہَے چھِ ژیٖرۍ کھیوٚان کیٚنٛہہ چھُ مگر مےٚ کٔرۍ زِ ضروٗری فون مےٚ چھُے نہٕ یادٕے روزان روزان اَدٕ سا بیٚہہ خۄدایَس حَوال